ٹرٛاوٕل اِنشورَنٕس چھُ سانہِ خٲطٕر اکھ بہتریٖن آپشَن آسان یَتھ منٛز أسۍ پَنٕنۍ زِندگی ہٮ۪کَو سیف تہٕ سِکیور تھٲوِتھ ساروِیو کھۄتہٕ زیادٕ اِمپاٹٮ۪نٛٹ چھُ زِ ٹرٛاوٕل اِنشورَنٕس چھُ اَسہِ دِوان سیفٹی آف لایِف اَمہِ سۭتۍ چھُ أسۍ بے فِکِر روزان تہٕ پَنٕنۍ ڈے ٹُہ ڈے لایفہِ منٛز پَکان اَگر أسۍ ٹرٛاوٕل اِنشورَنٕس چھِ کران اَمہِ سۭتۍ چھِنہٕ اَسہِ پَتہٕ کٕہۭنۍ پرٛابلِم روزان کٕہۭنۍ پَریشٲنی روزان فاینٮ۪نشَلٕچ کہِ خدا نخواستہٕ اَگر اَسہِ کیٚنٛہہ گوٚو اَسہِ مَہ گژھِ پرٛابلِم ٹرٛاوٕل اِنشورَنٕس چھِ واریاہ بٮ۪نِفِٹٕس تہٕ یہِ بٮ۪نِفِٹ تہِ چھُ تُہۍ ہیٚکِو آرام سان پَنُن کیش کٕلیم کٔرِتھ یِم تُہُنٛدۍ رۄپیہِ آسَن اِن کیس اَگر کیٚنٛہہ چھُ گژھان تِم ہیٚکِو تُہۍ آرام سان کٔڑِتھ ٹرٛاوٕل اِنشورَنٕس چھُ واریاہ قٕسٕم اَتھ منٛز چھُ یِوان ڈوٚمٮ۪سٹِک ٹرٛاوٕل اِنشورَنٕس یُس لَگان چھُ اَسہِ پَنٛنے کۄنٛٹرٛی منٛز اکھ أکِس کَرنَس پَنٛنٮ۪ن لوکَل لوٗکَن خٲطرٕ کرنَس تہٕ اَتھ ہٮ۪کہِ نہٕ نیٚبرِم کٕہۭنۍ کٔرِتھ یُس فارٮ۪ن آسہِ روزان یا یُس نٮ۪برٕ آسہِ روزان اَمہِ پَتہٕ چھُ یِوان بیٛاکھ اِنٹَرنیشنَل ٹرٛاوٕل اِنشورَنٕس اِنٹَرنیشنَل ٹرٛاوٕل اِنشورَنٕس چھُ یہِ چھُ نیٚبرِمٮ۪ن خٲطرٕ یَتھ منٛز نیٚبرِم زیادٕ پَہنَس چھُ یِوان تہٕ تِم چھِ کرناوان ٹرٛاوٕل اِنشورَنٕس یِتھَے کٔن چھُ بیٚیہِ اَکھ ٹایِپ یَتھ أسۍ وَنان چھُ مَلٹی ٹرٛاوٕل اِنشورَنٕس اَتھ منٛز چھُ ہٮ۪کان أسۍ واریاہَن اَکے ساتہٕ کٔرِتھ اَگر سٲنۍ فیملی چھُ اَتھ منٛز ہٮ۪کَو أسۍ سٲرۍسٕے اَکے ساتہٕ مَلٹی ٹرٛاوٕل اِنشورَنٕس کرنٲیِتھ بیٚیہِ چھُ اکھ چیٖز سِنٛگَل تہِ چھُ سِنٛگَل ٹرٛاوٕل اِنشورَنٕس ہٮ۪کَو أسۍ أکِس کٔرِتھ تہٕ بیٚیہِ اَکھ قٕسٕم چھُ یَتھ أسۍ وَنان چھِ سٕٹیٖزَنشِپ ٹرٛاوٕل یِم اَسہِ اولڈَر سٕٹٮیٖزَنشِپ ہیوٚو چھُ آسان اولڈَر بُزرٕگ چھُ آسان تِمَن خٲطرٕ تہِ چھُ أسۍ ٹرٛاوٕل اِنشورَنٕس کران اَگر اَسہِ پَنٕنۍ گٲڑۍ چھِ أسۍ چھِ چَلاوان سُہ تَتھ خٲطرٕ ییٚلہِ خدا نَخواستہ اَگر کانٛہہ اِنسِڈٮ۪نٛٹ چھُ گژھان یا اٮ۪کسِڈٮ۪نٛٹ چھُ گژھان تَمہِ خٲطرٕ سُہ کیش چھُ اَسہِ گورمٮ۪نٛٹ دِوان یا پالسیٖز چھُ اَسہِ دِوان سُہ کٕلیم کرنہٕ خٲطرٕ چھُ اَسہِ پانَس پٮ۪وان ٹرٛاوٕل اِنشورَنٕس ضٔروٗری کَرُن ٹرٛاوٕل اِنشورَنَن چھُ مےٚ تہِ اکھ واریاہ بٔڑ ہٮ۪لٕپ کٔرمٕژ اَتھ منٛز ٲسٕس بہٕ پَکان اَکہِ دۄہ تہٕ مےٚ گوٚو گاڑِ بیٚکِس سۭتۍ اٮ۪کسِڈٮ۪نٛٹ تہٕ تَمہِ پَتہٕ کٔر مےٚ کٲم مےٚ ٲس تھٲومٕژ گۄڈٕنٮ۪تھ پٮ۪ٹھَے ڈاکیوٗمٮ۪نٛٹ سٲری رٔڈی مےٚ ٲسۍ گۄڈٕنٮ۪تھٕے ڈاکیوٗمٮ۪نٛٹ سٲری کٔرۍمٕتۍ یہِ ٹرٛاوٕل اِنشورَنٕس سۭتۍ تہٕ تَمہِ پَتہٕ ہیٚچِس بہٕ سُہ کٕلیم کٔرِتھ یِم تہٕ تِم بٮ۪نِفِٹٕس ٲسۍ تَمِکۍ یِم تہِ یُس تہٕ کیش پالسی ٲس آسان سُہ کٔر مےٚ کٕلیم تہٕ اَمہِ سۭتۍ باسیو مےٚ یُس مےٚ خرچہٕ آو گاڑِ ہُنٛد یا کُنہِ ساتہٕ چھِ آسان جانُک مالُک تہٕ خدشہٕ تَمہِ سۭتۍ باسیو مےٚ سُہ چھُ واریاہ زیادٕ یوٗزفُل یا أسۍ وَنو فٲیدٕ منٛد چھُ سُہ واریاہ زیادٕ یِتھَے کٔن کَرٕ بہٕ باقیَن تہِ سَجَشَن کہِ یِم تہٕ ٹرٛاوٕل چھِ کران یِم تہِ گاڑِ چھِ چَلاوان تِمَن پَزِ ٹرٛاوٕل اِنشورَنٕس ضٔروٗری کرُن تِکیٛازِ یہِ چھُ اکھ سیفٹی ییٚمہِ سۭتۍ تۄہہِ برٛونٛہہ کُن ہٮ۪کیو بکار یِتھ تہٕ یُس برٛونٛہہ کُن ہٮ۪کہِ تۄہہِ فٲیدٕ دِتھ